سٲنٮ۪ن شَہرس منٛز اگر سٲنِس گامس منٛز یا سٲنس شُپیَنس منٛز یا کوٚلگٲمس منٛز وُچھو اگر اِنسانس کٲنٛسہِ تہِ اِنسانس اگر باغس منٛز آسہِ کیازِ ییٚتہِ چھِ زٔمین دٲری سۭتۍ زیادٕ لُکھ وابستہٕ اگر تٔمس کیٚوم ٹۄپھ وۄپھ چھُ دِوان یا کیٚنٛہہ چھُ دِوان گۄڈٕنِچی کَتھ چھِ أسۍ وچھہون یہِ کیٚوم کَمہِ آیہ چھُ یہِ کیٚوم کُس اوس ٹۄپھ کٔمۍ دِژ اگر وۄنۍ ماچھ تُلر یا تُلر چھِ دِوان اِنسانس ٹۄپھ یا دٔتٕر یا تُلر چھِ دوان اِنسانس ٹۄپھ اِنسان چھُ کران کٲم ییٚتنس سۄ ٹۄپھ چھُ دوان تَتنس چھُ کُنہِ تیز چیٖزٕ سۭتۍ یُس زَن تھوڑا شارٕپ آسہِ تیز پَہنۍ آسہِ تَمہِ تَمے سۭتۍ چھُ زن فَش دوان زِیادٕ تہِ واریاہس کالس تیز فَش دوان تاکہ تتھ منٛز اگر تٔمۍ کیٚنٛہہ چیٖز آسہِ ترومُت تتھ ٹۄپہِ سۭتۍ یتھ زَن أسۍ وَنان چھِ کأشِر پٲٹھۍ کوٚنٛڑ آسہِ ترومُت تٔمۍ یا کیٚنٛہہ آسہِ ترومُت ییٚلہ أسی تتھ رَب چھِ کران کُنہِ تہِ تیز چیٖزٕ سۭتۍ سُہ چھُ تَمہِ سۭتۍ ہیٚور کَھسان واپس نیران اور تَمہِ سۭتۍ چھِ تتھ تھوڑا بہت فرق گژھان یا اگر وۄنۍ بدل کانٛہہ ذات بدل بدل کانٛہہ کیٚوم ٹۄپھ وۄپھ دی تتھ چھِ أسی کران گۄڈٕنیٚتھٕے کٲم تتھ چھِ أسۍ کیٚنٛہہ لیٚدٕر ویٚدٕر چھِس مَتھان کیٚنٛہہ چھِس متھان تاکہ اِنفیٚکشن ہیٚکہِ نہٕ گَژھتھ کیٚنٛہہ اِنفیٚکشَن نِش بَچہِ اِنسان یا باسہ اتھ منٛز آسہِ أمۍ کیٚنٛہہ ترومت سُہ اگر تتھ منٛز کیٚنٛہہ آسہِ غلاظت آسہِ یا کیٚنٛہہ آسہِ تٔمۍ ترومُت تتھ چھِ أسۍ چاکھ دِوان تھوڑا خوٗن ہیٚو یِوان تَمہِ پَتہ چھِ أسۍ تتھ لیٚدٕر ویٚدٕر مَتھان تاکہ یہِ اتھ منٛز آسہِ سُہ نیرِ نٮ۪بر اور تَمہ پَتہ گَژھیٚس نہٕ اِنفیٚکشن ونفیٚکشَن کہیٖنۍ تہِ یِم چھِ یہے یی چھُ اکھ چیٖز یُس زَن لگ بگ اکثر بیشتر سانٮ۪ن گرن منٛز یا سٲنس لوکل یورِ کران چھِ